اَسلام علیکُم جِناب اَسہِ کیاہ حظ کَرِو تُہٕنٛدِ ییٚمہِ رؠسٹورنٛٹ پؠٹھ آدر آرڈر شےٚ رِستہٕ مگر بَد قٕسمٕتۍ سان چھُ تۄہہِ سوٗزمٕتۍ حظ شےٚ کبابہٕ یُس زَن نہٕ اَسہِ آڈرَس منٛز اوس تھوٚمُت کینٛہہ حظ تہٕ تۄہہِ چھو یہِ سوٗزمٕتۍ رِستو بدلہٕ کَبابہٕ اَسہِ چھِنہٕ یِم ضروٗرت کیٛاہ حظ تہٕ مہربٲنی کٔرِتھ کٔرۍ تو یا رٔٹتو یہِ آرڈر تُہۍ واپس تُہۍ رٔٹِو یہِ آرڈر واپس دِیِو سا آسہِ تُہۍ پنٕنۍ پونٛسہٕ واپس نتہٕ کٔرِو تُہۍ کٲم نتہٕ کٔرِو تُہۍ بیٚیہِ آرڈر پٕلیس رِستن ہُنٛد یہِ ہسا یہِ تِم گژھِ اَسہِ مگر أزۍ دۄہس منٛز گرٕ واتٕنۍ حظ شُکریہ